ڈِسٹرک بَڈگامَس مَنٛز یِم سوشَل تہٕ بیٚیہِ یِم ٹریڈِش سوشَل تہٕ بیٚیہِ کلچرل یِم ٹریڈِشنٕز چھِ تَتھ مَنٛز چھِ واریاہ چیٖز یِوان تَتھ مَنٛز چھِ یِوان گۄڈنیٚتھ اگر أسۍ وٕچھو لینٛگویج سۄ چھِ کٲشُر اَسہِ سارنیَن کَسٹَم یِتھ کٔنیٚتھ کھانٛدَر چھُ آسان ییٚتہِ چھُ زیادٕ پَہَن گیٚوُن چھِ تتھ وَنان کٲشِر پٲٹھۍ بٲتھ چھِ یِوان زیادٕ پَہنَتھ وَننہٕ سُہ چھُ اَسہِ پَنُن کَلچَر اکھ یِوان وَننہٕ بیٚیہِ یُس زیادٕ پَہنیٚتھ چھُ ییٚلہِ أسۍ خانٛدَر چھُ آسان پَتہٕ چھِ أڈۍ کہِ یِم مطلب بُجہِ بُجہِ زَنہِ چھِ تِم چھِ لاگان تِلہِ پھیٚرَن سُہ تہِ چھُ یِوان کَسٹم سٲنِس عَلاقَس مَنٛز سٲنِس ڈِسٹرکَس مَنٛز ماننہٕ یا ریٚلِجَس اگر أسۍ ریٚلجَس پریٚکٹِسِز وٕچھو تِکیازِ بہٕ چھَس أسۍ چھِ زیادٕ پَہَم بہٕ چھَس کَران بِلونٛگ شِیا کومنِتی سۭتۍ تہٕ اَسہِ یُس ریٚلجَس بِلیٖف چھ أسۍ چھِ مُحَرَم چھِ أسۍ مَناوان یُس اَمام حُسین علیہ سَلام سٕنٛدِ شَہادتَس رِلیٹِڈ چھُ أسۍ یہِ ریٚتھ یہِ چھُ مُحرم أسۍ مَناوان تٔمۍ سٕنٛدِ سی غَمَس مَنٛز چھِ أسۍ یہِ مَناوان یہِ چھُ اَسہِ اکھ ریٚلجَس بِلیٖف ریٚلجَس پریٚکٹِس یُس أسۍ یَپٲرۍ چھِ یُس اَسہِ ریٚلجَس پریٚکٹِس پَنُن چھُ ییٚلہِ کھانٛدَر چھُ آسان تَتھ مَنٛز چھِ أسۍ زیاد پَہَن گیٚوُن چھِ نِوان یا وازوان چھِ أسۍ زیادٕ پَہنَتھ پریٚفَر کَران تمہِ ساتَن امہِ سۭتۍ چھُ اِنسانَس مَطلَب یہِ چھُ پَنُن پَنُن کَلچَر آسان امہِ سۭتۍ چھِ أسۍ خوشی پَنٕنۍ یا خوشی یا غَم کَران اِظہار اگر کھانٛدَر آسہِ تمہِ ساتہٕ چھُ گیٚوُن آسان تمہِ ساتہٕ چھِ وَنوُن چھِ وَنان تتھ یا ییٚمہِ ساتَن اَسہِ غَم مُحرَم چھُ آسان تمہ دۄہ چھِ أسۍ غَم مَناوان أسۍ چھِ دٔگۍ چھِ تُلان یا کرٛہُن لِباس چھِ پریٚفَر کَران نَوَح چھِ اَسہِ آسان سٲنِس سایڈَس وۄنۍ اگر کانٛہہ فوریٖنَر تٔمس سُہ چھُ تٔمِس چھِ أسۍ سِمپلی پَنُن یُس یہِ کَلچَر چھُ تٔمِس چھِ أسۍ یہِ کِتھ کنۍ کَران سُہ چھِ أسۍ اتھ خانٛدرَس مَنٛز چھِ أسۍ سُہ تٔمِس چھِ دَپان أسۍ تُہۍ کٔرِو یہِ خانٛدَر ایٚٹنڈ تَتہِ ییٚلہِ سُہ وٕچھان چھُ گیٚوُن وازوان تمہِ سۭتۍ چھُ تٔمِس ہِنٛٹ ہِش لَگان مَطلَب یَپٲرۍ ییٚمہِ سایڈُک کَلچَر کیُتھ چھُ امہِ سۭتۍ چھُ زانان سُہ زِ یورٕ کمہِ آیہِ چھُ کَلچَر ییٚتہِ چھِ زیادٕ پَہَن یِہوے گیٚوُن چھُ یِوان زیادٕ پَہمَتھ سون کَلچَر ماننہٕ